اَسلامُ علیکُم بہٕ چھَس یژھان اَکھ کیب آرڈَر کَرٕنۍ یَتھ منٛز بہٕ پَنٛنٮ۪ن دوستَن سۭتۍ چَکرَس گژھٕ ہَو اَمہِ باپَتھ چھےٚ مےٚ سۄ کیب ضوٚرَتھ یَتھ منٛز أسہِ ژور نفر اَصٕل پٲٹھۍ فِٹ ہٮ۪کَو گٔژھِتھ تہٕ بیٚیہِ گژھِ اَکھ جیٚنوَن ریٹ وَنٕنۍ کَم تہِ اگر گژھِ تہٕ بہٕ چھَس تۄہہِ یہِ رِکویسٹ کران زِ اَسہِ گژھِ کَم بجٹَس پٮ۪ٹھ اَکھ کیب سوزنہٕ یِنۍ یۄس اَسہِ ٹایمَس پٮ۪ٹھ پہلگام چکرَس نی تِکیٛازِ بہٕ چھَس پَنٛنٮ۪ن دوستَن سۭتۍ پہلگامُک سٲر کَرُن یژھان زِ پتہٕ چھِ أسۍ پَنٛنِس دۄہ دِوِچ زندگی منٛز آوُر گژھان تہٕ اَسہِ ہٮ۪کہِ نہٕ بیٚیہِ یہِ موقعہٕ مِلِتھ کیٚنہہ اَمہِ باپتھ چھَس بہٕ تۄہہِ یہِ رِکوٮ۪سٹ کران زِ اَسہِ گژھِ اَکھ اَسہِ گژھِ اَکھ کیب آرڈَر کرنہٕ یِنۍ